کَشمیٖرَس منٛز چھِ واریاہ فیسٹِوَلٕز مَناونہٕ یِوان تِمو منٛز چھِ یِوان نوروز چھِ یِوان یا اگر واٹَر ریفٹِنٛگ یۄس گژھان چھِ پہلگام سۄ چھِ یِوان لوری چھِ یِوان مَناونہٕ نوروزَس منٛز چھِ مُسلمانَن خٲطرٕ نوٚو ؤری گَژھان سِٹاٹ تہٕ أسۍ لوری چھِ ہَن تَتھ منٛز چھِ تِم زالان چیٖز تہٕ یُس اَسہِ ریفٹِنٛگ چھِ کَران پہلگام تِمَن منٛز چھِ أسۍ تِم بوٹ آسان تِمَن منٛز چھِ کھَسان پَتہٕ چھِ أسۍ آبَس لدٕرِ منٛز وَسان تَمیُک تَتھ اٮ۪نجاے کَرٕنۍ یا سَپوٹِنٛگ چھِ گُلمرگہِ منٛز چھِ آسان گُلمَرگی گژھان أسۍ شیٖنَس منٛز تَتہِ چھِ اَسہِ سَپوٹ سَپوٹِنٛگ یۄس آسان چھِ تَتہِ فیسٹِول تِم اِوٮ۪نٛٹٕس تِم چھِ تَتہِ ہیٚچھناوان یا ریٚلِجَس یِم آسان چھِ اَسہِ عیٖد چھِ آسان اَسہِ یا ہولی چھِ آسان دیٖوالی چھِ آسان تِم چھِ آسان واریاہ